تۄہہِ چھُو مےٚ پانٛژن کنٹرٛین ہنٛدۍ ناو وَنٕنۍ یِم تہِ زن دُنیاہس منٛزچھِ ویسے چھِ دُنیاہس منٛز واریاہ کنٹرٛیز وۄنۍ چھِ مےٚ پانٛژن ہنٛدۍ ناو وَنٕنۍ یِم مےٚ خۄش چھِ کَران گۄڈٕنِچی چھِ سون اِنٛڈیا یَتھ منٛز أسۍ روزان چھِ اِنٛڈیا چھُ مےٚ واریاہ خۄش کَران تِکیازِ یَتھ منٛز چھِ مےٚ پنٕنۍ سِٹیٹ تہِ یِوان جموں کشمیٖر یہِ چھِ مےٚ تَمہِ موجوب واریاہ خۄش کَران اِنٛڈیا یہِ چھُ مےٚ پنُن مُلک تہٕ امہِ موجوب چھُ مےٚ یہِ واریاہ واریاہ خۄش کَران بیٛاکھ چھُ پاکستان پاکستان یہِ چھُ اَکھ مُسلمان کنٹرٛی یہِ چھُ بیٚیہِ چھُ اسہِ یہِ نیبرنٛگ کنٹرٛی تہِ امہِ موجوب چھُ مےٚ یہِ زیادٕ خۄش کران اتہِ چھ وارِیاہ اسلام یُس سون مذہب چھُ اتہِ چھُ یہِ واریاہ امہِ موجوب چھُ مےٚ زیادٕ پَہم خۄش کَران بیاکھ چھِ سعودی عربِیہ سعودی عربیاہس منٛز چھُ اسہِ مکہ اسہِ مسلمانن خٲطرٕ واریاہ اصٕل جاے یۄس چھِ سۄ چھِ سعودی عربیاہس منٛز یۄس زن مکہ چھُ بیٚیہِ چھُ اتہِ مسجِد نبوی تہِ یور زن سارنٕے شوق چھُ آسان گژھہٕ نُک امہِ موجوب چھُ مےٚ سعودی عرَبیہ کنٹرٛی واریاہ خۄش گَژھان اتہِ چھُ واریاہ اسلام اسلام اۭں پھٕہلِتھ اۭں اتہِ چھُ واریاہ بیٚیہِ پاپولیشن تہِ اصٕل یِمن یِمن یہِ اسلام چھُ ریٚلِجن بیاکھ چھِ دُبے دُبے چھِ امہِ موجوب اسہِ خۄش کَران تِکیازِ ٲں یہِ چھِ واریاہ اصٕل کنٹرٛی اتہِ چھُ بُرج خلیفہ تہِ یُس زن دُنیہِچ ساروٕے کھۄتہٕ بٔڑۍ یہِ عمارت چھِ بیٚیہِ چھِ یہِ ڈیٚولپٕڈ کنٹرٛی تہِ چھِ یہِ دبے اتہِ چھِ واریاہ واریاہ چیٖز تہِ اتہِ وُچھنہٕ خٲطرٕ اتہِ چھِ واریاہ ٹیورسٹہٕ پلیسِز تہِ چھِ اتہِ دُبیہِ منٛز یہِ چھِ مےٚ تَمہِ موجوب زیادٕ پَہن خۄش کَران دبے منٛز چھِ بیٚیہِ بُرج خلیفہ تہِ یۄس ساروٕے کھۄتہٕ تھٔز بلڈنٛگ چھِ دُنیاہس منٛز یہِ چھِ مےٚ امہِ موجوب خۄش کَران یِتھَے کٔنۍ چھِ بیٛاکھ کنٹرٛی یۄس زن افغانستان چھِ افغانستان چھِ واریاہ اصٕل کنٹرٛی اتہِ تہِ چھِ اِسلام واریاہ زیادٕ یہِ چھِ امہِ موجوب مےٚ خۄش کَران تِکیازِ اتہِ چھِ واریاہ اسلام یہِ پہٕہلِتھ بیٚیہِ چھِ اَتہِ تہِ چھِ ریٚلِجیٚس پلیسِز واریاہ اتہِ چھِ واریاہ ریٚلجیٚس پلیسِز اتہِ چھِ واریاہ کرکٹ پِلیر تہِ اصٕل یِم مےٚ خۄش چھِ کَران یِم مےٚ خۄش چھِ کَران امہِ موجوب چھُ مےٚ افغانستان تہِ واریاہ خۄش کران